سٲنِس ایریاہَس منٛز چھِ رٔہۍ تہٕ بہٕ ہُرۍ ڈانٕس یِوان کَرنہٕ یِم حظ چھُ عیٖدَن بَڑٮ۪ن دۄہَن تہٕ خاندرَن پٮ۪ٹھ یِوان کَرنہٕ